اَ یہِ اَتھ سِکیٖم اَنڈَر پی اٮ۪م پوشان سِکیٖم اَنڈَر یہِ چھُ گارمٮ۪نٛٹ سپونسَر کَران یہِ سِکیٖم یہِ چھُ بَے مطلب یہِ چھِ سپونسَر گژھان ڈِپاٹمٮ۪نٛٹ آف سکوٗل اٮ۪جوکیشَن اینٛڈ لِٹریسی بیٚیہِ مِنِسٹَر آف اٮ۪جوکیشَن کہِ تھرٛوٗ اَتھ سِکیٖم اَنڈَر چھُ اَکھ اَکھ مطلب اَکھ ٹایم کھٮ۪ن یِوان دِنہٕ پرٛووایڈ یِوان کَرنہٕ تِمَن بَچَن یِم گارمٮ۪نٛٹ سکوٗلَن منٛز چھِ پَران